وارِیاہ لُکھ چھِ تِم یِم چھانہٕ کٲم چھِ کَران أڑۍ چھِ کرالہٕ کٲم کَران سٲنِس ایرِیا ہَس منٛز چھِ واریاہ تِم یِم چھانہٕ کٲم تہِ چھِ کَران پیٚنلنٛگ چھِ کَران زیادٕ مقدارَس منٛز چھِ چھانٕے یِتہِ گوٚو اَکھ آرٹ لڑکی یِم چھِ تِم چھ سٕژٕ کٲم کَران یا لٔڑکہٕ لاگَن مٲنٛز یِتہِ چھِ اَکھ آرٹٕے واریاہ آرٹ چھِ کَشمیرَس منٛز یا سٕژنہِ کٲم چھ کَران زَنہِ تہِ مہنی تہِ کَران آرِ کٲم چھ کَران باقٕے باقٕے کامہِ چھِ کَران زیادٕ تَر چھِ ییٚتہِ چھانہٕ کٲم تہِ کَران یا بانہٕ چھِ بَناوان کرال یِمَن ٲسۍ وَنان چھِ تِم چھِ بَناوان رَبہِ سۭتۍ بانہٕ تہٕ پَتہٕ چھِ تِم کٕنان یِمَن منٛز کَنٛگ تہِ چھِ آسان کَترِ یِمَن منٛز ژۄچہِ چھِ کَران کَنٛگ یُس تَپان چھِ یا باقٕے چیز چھ آسان لیٚجہِ یِمَن منٛز رَنان ٲسۍ برۄنٛہہ تہٕ آز چھِ یِوان تھاونہٕ بَدَل بَدَل چیز چھان چھ یُس مَکان بَنایہِ کہِ اِنجینِیَر چھِ تِتھے کٔنۍ چھُ سُہ چھان تہِ کَشمیرَس منٛز کٲم یِوان